اَسَلامُ علیکُم آز وٕچھ مےٚ بہٕ ٲسٕس پران دَ گرٛیٹر کشمیٖر نِوٕز پیپر مگر آز دوٚپ مےٚ ٹیٖچرَن أکۍ دوٚپُن ژٕ پٔرزِ آزٕ دَ ہِندوٗ نِوٕز پیپَر تہِ یُس مےٚ دَ گرٛیٹر کَشمیٖر نِوٕز پیپر اوس تَتھ منٛز وٕچھ مےٚ یہِ کہِ تَتھ منٛز آسان کَشمیٖرَس مُتعلق زیادٕ یا جموں کَشمیٖر أتھۍ مُتعلق اوس تَتھ آسان زیادٕ تَتھ منٛز ٲس نہٕ نیٚبرِم بیٚیہِ کٕہٕنۍ تہِ نِوٕز آسان لَگ بَگ اوس آسان تَتھ منٛز زیادٕ کٲشہِ کَشمیٖرَس مُتعلقے یُس مےٚ وۄنۍ یہِ دَ ہِندوٗ نِوٕز پیپَر پوٚر اَتھ منٛز چھُ لَگ بَگ ہول مطلب سٲرۍسٕے اِنڈیِہُک آسان مطلب اَتھ منٛز نِوزٕ اَتھ منٛز چھُ آسان پرٛٮ۪تھ کُنہِ اِنڈیا پرٛٮ۪تھ کُنہِ چیٖزُک مطلب نِوٕز آسان اَتھ منٛز مطلب مثلاً چھِ أسۍ وٕچھان سپوٹٕس چھُ آسان سۄ نِوٕز چھِ آسان اَتھ منٛز یا بیٚیہِ کانٛہہ سکوٗلٕچ ایٚکٹِوِٹیٖز چھِ آسان یا بیٚیہِ تہِ کانٛہہ مطلب مُلکٕچ کانٛہہ ہُہ یہِ میچ چھُ آسان یا بیٚیہِ کینٛہہ چھُ آسان بیٚیہِ کانٛہہ سَپوٹٕس ایٚکٹِوِٹیٖز چھِ آسان سۄ تہِ چھِ آسان اَتھ منٛز نِوٕز اِنوالو مگر یُس گرٛیٹَر کَشمیٖر ٲس تَتھ منٛز آسان صِرف کَشمیٖرٕچ نِوزٕ یا کُنہِ ساتہٕ آسہٕ آسان جموچ تہٕ نِوزٕ لگ بگ اَسہٕ تَتھ اَتھ تَتھ منٛز آسان صرف کَشمیٖرچہِ لنٛگویج زیادٕ کَشمیٖرچہِ نِوزٕ زیادٕ مگر یُس دَ ہِندوٗ اوس اَتھ منٛز چھِ واریاہ زیادٕ ڈِفرَنٹ نِوزٕ آسان ہُمہِ کھۄتہٕ چھِ آسان اَتھ منٛز واریاہ زیادٕ نِوزٕ تہٕ بیٚیہِ چھِ آسان اَتھ منٛز پرٛٮ۪تھ کُنہِ اِنڈیاہٕچ پرٛٮ۪تھ کُنہِ مطلب سٹیٹٕچ نِوٕز آسان اَتھ منٛز موٗجوٗد تہٕ یہِ تہِ چھُ واریاہ زیادٕ اَصٕل پَرنَس منٛز مگر یُس مےٚ فیورِٹ اوس دَ گرٛیٹَر کَشمیٖر یہِ چھُ تَمہِ کھۄتہٕ تَمہِ کھۄتہٕ چھُ یہِ واریاہ زیادٕ ڈِفرَنٹ کیازکہِ یَتھ مہ اَتھ منٛز چھُ آسان سَپوٹٕس تہِ یا بیٚیہِ کانٛہہ ایٚکٹِوِٹیٖز چھِ آسان سَپوٹٕس وَرٲے چھِ آسان بیٚیہِ کانٛہہ نِوٕز پرٛٮ۪تھ کُنہِ مُلکٕچ یِم اِنڈِہِچ ہول مطلب پرٛٮ۪تھ کانٛہہ سٹیٹٕچ نِوٕز چھِ آسان اَتھ منٛز اِنوالو مگر اَتھ منٛز چھِ آسان صِرف کَشمیٖرٕچ تہٕ یا جمووٕچ نِوٕز آسان تَتھ منٛز اِنوالو یَتھ منٛز چھِ آسان واریاہ زیادٕ نِوزٕ ییٚمہِ کِنۍ زَن اَسہِ واریاہ زیادٕ پَتہ چھِ لَگان کِس اِنڈیاہَس منٛز کَمہِ ساتہٕ کیٛاہ چھُ گوٚمُت یا اِنڈیاہَس منٛز کَتھ مہٕ کَمہِ سٹیٹٕچ کۄس نِوٕز چھِ آز فیمَس مگر ہُمہِ ہُتھ منٛز اوس اَسہِ لَگان صرف کَشمیٖرٕچ یوت پَے کہِ کَشمیٖرَس منٛز کیٛاہ کیٛاہ نِوٕز چھِ آزٕ یا کیٛاہ کیٛاہ چھُ گوٚمُت آزٕ تہٕ سۄ ٲس اَسہِ پَے لَگان مگر یُس دَہ ہِندوٗ چھُ اَمہِ سۭتۍ چھِ اَسہِ پَے لَگان زِ اِنڈیاہَس منٛز سٲرۍسٕے آز کۄس کۄس نِوٕز چھِ گٔمٕژ آز کیٛاہ کیٛاہ چھُ گوٚمُت اِنڈیاہَس منٛز سۄ چھِ لَگان اَسہِ دَ ہِندوٗ نِوٕز پیپرٕ سۭتۍ پَے

پوٗرٕ اِنڈِہِچ نِوٕز لَگان پَے سُہ تہِ چھُ واریاہ بہتر نِوٕز پیپَر سُہ تہِ گَژھِ پَرُن ییٚمہِ کِنۍ زَن اَسہِ پوٗرٕ اِنڈِہِچ نِوٕز پَے لَگہِ تہٕ بیٚیہِ اَسہِ بیٚیہِ کینٛہہ نالیج تَمہِ سۭتۍ حٲصِل تہِ گَژھان تہٕ سَپوٹسَس منٛز تہِ چھِ اَسہِ سُہ واریاہ زیادٕ نِوٕز وَنان